یہِ ؤنۍتو اَنکٕل ڈرٛایوَر صٲب تۄہہِ چھُوا آنلاین تھوومُت أسۍ لٔگۍ نہ واتنہِ مےٚ دوٚپ بہٕ پرٛژھو تۄہہِ تۄہہِ چھُوا آنلاین تھوومُت مطلب جی پے گوٗگٕل پے فون پے پے ٹی اٮ۪م تُہۍ کیٚمۍ سۭتۍ چھُ رَٹان جے اینٛڈ کے بینٛک اٮ۪م پے تُہۍ چھُوا کَران کانٛہہ چیٖز اٮ۪کسٮ۪پٹ نہ نہ اَز چھُکھ نہ ساروِیو تھوٚومُت مےٚ دوٚپ تۄہہِ تہِ ما آسیوٚ تھوٚومُت یہِ فون پے گوٗگٕل پے کیوٗ آر کوڈ کینٛہہ تُہۍ کیٛاہ کیٛاہ چھُ اٮ۪کسٮ۪پٹ کَران فون پے فون پے چھُوا کَران اٮ۪کسٮ۪پٹ گوٗگٕل پے پے ٹی اٮ۪م یا بیٚیہِ کانٛہہ یہِ چھُوا جے اینٛڈ کے بینٛکُک اٮ۪م پے ٹرٛانسفَر اچھا کیو آر کوڈَے اَز سٲری چھِ تھاوان تُہۍ تہِ تھٔیزیو اَزَے چھِ کیو آر کوڈ ہَرکٲنٛسہِ نہ آنلاین چھِنہ وَنۍ سہوٗلیت گژھان کہِ کُنہِ ساتہٕ چھِنہٕ آسان چَندَس کِہیٖنۍ کینٛہہ تہٕ تُہۍ کیٛاہ کیٛاہ چھُ کَران اٮ۪کسٮ۪پٹ تۄہہِ کَتہِ چھُ کیو آر کوڈ تھوٚومُت کیو آر کوڈ کیٚمۍ تُہۍ کیٚمۍ ذٔریہِ چھُو رَٹان سُے ؤنۍتو کانٛہہ تہِ یُس تۄہہِ آسیو گوٗگٕل پے فون پے کُنہِ تہِ ہٮ۪کہٕ بہٕ کٔرِتھ اچھا تۄہہِ چھُ نہٕ مےٚ نہ مےٚ دوٚپ أسۍ لَگہِ نذدیٖک واتنہِ تَوَے بہٕ ترٛاوَو تۄہہِ یِم پونٛسہٕ تہٕ بَس تَمہِ وِزِ گژھِ ہے جلدی تھوڑا اچھا اچھا ژےٚ کیٛاہ چھِی آی ڈی مطلب اَتھ چھِنہ پَنٕنۍ آی ڈی آسان یا ژےٚ کَتہِ چھی کیو آر کوڈ بہٕ کَرٕ سکین تَتھ نہ مطلب تَتھ چھُ تٕم کیو آر دِوان تورٕ سُہ چھِ آسان فون پٮ۪ٹھ کَرُن سکین تہٕ تَوَے مےٚ دوٚپ ژےٚ کَتہِ چھی کیو آر کوڈ بہٕ کَرٕہا سکین کَرٕہا بہٕ سُہ نہ أسۍ لٔگۍ نہ واتنہِ نذدیٖک تۄہہِ چھُوا تھوٚومُت چھُنہ تۄہہِ مگر اچھا تۄہہِ چھُ تھوٚومُت نہ یہِ چھِ اَز سٲری چھِ تھاوان اَز امہِ موٗجوٗب مےٚ ووٚن تۄہہِ تہِ چھُوا تھوٚمُت کِنہٕ نہ اچھا اچھا ٹھیٖک تۄہہِ چھُ تھوٚومُت نہ یہِ چھِنہٕ کھۄژنٕچ چھَنہٕ کانٛہہ تہِ کَتھ مےٚ چھِ پَتہ ییٚتہِ چھِ لوٗکَن ڈَر کہِ خبر اَسہِ مہ کَڑَن اٮ۪کاونٛٹ منٛزٕ پونٛسہٕ تِژھ چھَنہٕ کانٛہہ تہِ کَتھ اَزَے دُنیاہَن چھِ تھوٚومُت پوٗرٕ اِنڈیاہَس چھِ اَز کیو آر اٮ۪کسٮ۪پٹ کَران تِژھ چھَنہٕ گبراونٕچ چھَنہٕ کانٛہہ تہِ کَتھ

یہِ چھِ ٹٮ۪کنالجی یَتھ پٮ۪ٹھ چھِ بروس کَرُن اَسہِ بحرحال سٲنۍ زندگی پَکہِ تیٚلہِ برونٛٹھ کُن ییٚلہِ أسۍ ٹٮ۪کنالجی پٮ۪ٹھ بروس کَرو تہٕ کینٛہہ چھِنہٕ گَبراونٕچ چھَنہٕ کانٛہہ تہِ کَتھ تہٕ ٹٮ۪نشَن مہٕ ہیٚیِو تُہۍ کینٛہہ تہٕ وۄنۍ کیو آر کوڈ دِیِو تُہۍ بہٕ کَرٕ سکین تہٕ بہٕ ترٛاوَو تۄہہِ کوتاہ ووت اَسہِ یوٚتانٮ۪تھ سُہ رقم ترٛاو بہٕ تۄہہِ آ بہٕ کَرٕ نہ سکین یہِ پَتہٕ میٛانہِ اٮ۪کاوُنٛٹ منٛز گژھن پونٛسہٕ تُہُںٛدِس اٮ۪کاوُنٛٹَس

ییٚکیٛاہ فونسٕے پٮ۪ٹھ یُتھُے بہٕ سکین کَرٕ میٛانہِ اٮ۪کاوُںٛٹ منٛز ژھٮ۪نَن پونٛسہٕ تٕم گژھن تٕہٕنٛدِس اٮ۪کاوُنٛٹَس منٛز جمع آ صحیح